ہیٚلو سلام علیکُم ڈاکٹَر صاحبہ چھُ حظ اَسہِ حظ اوس زُکام بنٛد اَتھ چھَنہٕ گژھان ٹوٹلی فَرقٕے

اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ سلام علیکُم